سون شہر حظ چھُ یَتھ ناو چھُ سرینگر اَمیُٚک میون پَسنٛدیٖدٕ جگہ چھُ یِوان یَتھ أسۍ وَنان چھِ نِشاط تہٕ شالمٲر باغ یِم باغ چھِ مغل بادشاہو بَناونٲومٕتۍ یِم باغ چھِ جھیٖلِ ڈل کِس بٔٹھِس پٮ۪ٹھ واقع یِم چھِ بَڑٕ موشوٗر باغ پوٗرٕ دُنیا پٮ۪ٹھ چھِ سٲلٲنۍ یِوَن یِمَن باغَن منٛز سٲر کَرنہِ ییٚلہِ أسۍ یِمو باغو منٛز نظر چھِ ترٛاوان اَتہِ چھِ رنٛگ برنٛگی پوش بونہِ چھِ بٔڑۍ بٔڑۍ بونہِ بیٚیہِ چھِ اَتہِ سَروٕ کُلۍ منٛزَس چھِس فنٛوار آبٕے آب چھُ ساروِی اَندو برونٛٹھ کُن ییٚلہِ نظر ترٛاوَو اَتہِ چھُ جھیٖلِ ڈَل یُس اَمیُٚک بَڑٕ فِضا نَظارٕ چھِ بَناوان اَتھ جھیٖلِ ڈَلَس منٛز چھِ سٲلٲنۍ ناوَن منٛز سٲل آسان کَران نِشاط باغ چھُ زَبَروَن کِس بالہٕ دامنَس تَل یہِ چھُ بَڑٕ مشہوٗر حظ باغ تہٕ بَڑٕ دِلکَش باغ اَتھٮ۪ن چھُ روٗح تازٕ گژھان بہٕ چھُس پوٗرٕ دُنیاہَس کَران اپیٖل تِم یِیِنۍ یِمَن باغَن منٛز یُس زَن سرینگرٕ شہرَس منٛز واقع چھُ یُس زَن مےٚ بَڑٕ پَسنٛدیٖدٕ جَگہ چھِ پنٛنِس شہرَس منٛز شہرِ سرینگرَس منٛز